أسۍ ہَسا چھِ شُکُر گُزار گورمیٚنٹٕکۍ کہ تمو لوگ یہِ سوٚچہِ بھارَت أبیان اَسہِ ہَسا گٔے ڈرٛینیج سِسٹَم فُل ڈرٛینیج سِسٹَم صاف صاف ماحول گوٚو صاف آب حظ گوٚو صاف منسپلٹی ہٕنٛد تہِ شُکُر گُزٲری مَنٛز أسۍ یِوان چھِ تور تِم چھِ تِم چھِ ژھوٚٹھ یِوان گَرٕ پَتہٕ گَرٕ وَٹنہِ تمہِ سۭتۍ ہَسا چھُ ماحول اَسہِ صاف روزان وۄنۍں حظ چھِ أسۍ گورمیٚنٹٕکۍ شُکُر گُزار کہِ یہِ سوٚچہِ بھارَت أبیان چھُ سانہِ خٲطرٕ اصٕل تہٕ نَرندر مودی ہنٛدۍ تہِ شُکُر گُزار یٔمۍ یہِ مِشَن لوگ کوٚر اہٕنٛدۍ یِمن پٮ۪ٹھ لاگوٗ یِم ہَسا چھِ آز منسپلٹی وٲلۍ تہٕ گَرٕ پَتہٕ گَرٕ پھیران تہٕ ایز سون ڈرٛینیج سِسٹَم واٹَر واٹر ہَوا آب یہِ گوٚو سورٕے صاف وَتَن پٮ۪ٹھ ہَسا اوس ژھۄٹھ آسان آز نَسا چھُنہٕ آسان کٕہٕنۍ ینہٕ پٮ۪ٹھ أسۍ یَنہٕ پٮ۪ٹھِ یِمو یہِ سٹاٹ کوٚر أسۍ تہِ ہَسا چھِ یِمن سۭتۍ سۭتۍ سۭتۍ پَکان نہَ یہِ ہَسا ییٚلہِ اَسہِ باسیٚو یہِ ہَسا چھ اصٕل تیٚلہِ چھِ أسۍ کَران کٲم تیٚلہِ چھِ أسۍ یِمن سۭتۍ سۭتۍ پَکان باقٕے نہ حظ کِہیٖنۍ